وعلیکُم السلام ٹھیٖک ٹھیٖک چھُو اَسہِ اوس ڈِزایِن ضوٚرَتھ اَسہِ چھِ مکان بَناوُن تَتھ خٲطرٕ اوس ڈِزایِن ضٔروٗرَت زٔمیٖن چھِ اَسہِ اَسہِ چھِ زٔمیٖن باغَس کُن وٕنہِ چھِ اَسہِ تٔتۍ نَسٕے بَناوُن مکانہٕ تہٕ مگر گوژھ ڈِزایِن اَصٕل پَہَم ڈِزایِن گوٚژھ اَسہِ آسُن تیٚلہِ اَسہِ چھِ بوٗزمُت اَسہِ چھِ بوٗزمُت تِم چھِ واریاہ اَصٕل ڈِزایِن دِوان مَکانٕکۍ تہٕ اِسلیے تۄہہِ ٲسۍوٕ ییٚتہِ تہِ دِتۍمٕتۍ واریاہَن اَصٕل ڈِزایِن مَکانٕکۍ تِمَن تہِ چھِ واریاہ اَصٕل مکان بنٲوِتھ تہٕ اَسہِ تہِ چھِ ضٔروٗرَتھ تِیُتھُے مطلب اَسہِ اوس ضٔروٗرَتھ تٔمۍ کُے نقشہِ اَسہِ چھِ ترٛےٚ کَنال زٔمیٖن

ٹھیٖک اۭں اَسہِ چھِ اۭں آ اَسہِ تہِ چھِ تِیُتھُے مکان بناوُن اَسہِ تہِ چھِ سُے ڈِزایِن ضٔروٗرَت اۭں اۭں اَسہِ چھِ تَتھ برونہہ کَنہِ پارَک تہِ تھاوٕنۍ وۄنۍ اۭں کَمرٕ چھِ اَسہِ ضٔروٗرَت شےٚ کَمرٕ چھِ اَسہِ ضٔروٗرَت اَسہِ چھِ بوٚڑ مکان اۭں بوٚڑ ماکان بناوُن اَصٕل اۭں اۭں تہٕ ترٛیٚیِمِس پٮ۪ٹھ گوٚژھ ہال آسُن نہ باتھروٗم چھِ تھاوٕنۍ ہَر کُنہِ اَٹیچ اۭں تِمَن خٲطرٕ چھُ یی تَتھ تہِ چھِ باتھروٗم تھاوُن اۭں

اچھا ٹھیٖک اۭں اۭں اچھا ٹھیٖک اۭں سُہ تہِ تیٚلہِ بناوَو سُہ تہِ یُس یُس اَصٕل گَژھِ نا سُے تۄہہِ آسیو تۄہہِ آسیو میٛانہِ کھۄتہٕ زیادَے پَہَم پَتہ تہٕ اسلیے تُہۍ ؤنۍتو پانَے باتھروٗمَس چھِ اَسہِ لَگاونہِ وایِٹ کَلرٕچ ٹایل وایِٹ تہٕ بِلو پٮ۪نٛلِنٛگ کَرو أسۍ سٲرۍسٕے بیٚیہِ چھِ کَرٕنۍ وُڈ فٕلورِنٛگ تہِ اۭں وال پیپَر اۭں وال پیپَر تہِ لگاوَو اگر وٕنۍ اۭں اۭں وال پیپَر تہِ لگاوَو اۭں ٹھیٖک چھِ اۭں سُہ تہِ روزِ واریاہ اَصٕل

اۭں ٹھیٖک چھُ ٹھیٖک چھُ اۭں تَتھ خٲطرٕ بَناوَو الگ یہِ کَمرٕ حمام خٲطرٕ بیٚیہِ اگر نَتہٕ اگر وٕچھو تہٕ تیٚلہِ تھاوَو کِچنَسٕے منٛز مےٚ چھُ باسان مےٚ تہِ چھُ باسان الگٕے گَژھہِ ٹھیٖک اۭں سُہ تہِ چھُ سُہ چھُ ضٔروٗری بُخٲرۍ نہ أسۍ بناوناوَو تَتھ ریڈی میڈ اَنو نہٕ کِہیٖنۍ سُہ گَژھہِ سُہ گَژھہِ ٹھیٖک اۭں ٹھیٖک چھُ چلو